اِنڈِیَن جاب مارکؠٹ ہَسا چھِ یِوان اؠسٹِمیٹ کَرنہٕ یہِ ہسا کَرِ زٕتووُہ پٔرسنٛٹ بَڈِ اَتھ منٛز کَتھ منٛز اِن نؠکسٹ پانٛژَن ؤرۍیَن منٛز یہِ یہِ زٕتووُہ پٔرسنٛٹ کَمہِ سٟتۍ گَژھِ اِنکرٛیٖز کَمہِ سٟتۍ گَژھِ یہِ وِٹنٮ۪س کَمہِ سٟتۍ گَژھِ یہِ اِنکرٛیٖز یہِ ہسا گَژھِ تٔمے سٟتۍ بیٚیہِ ییٚلہِ یِم ٹاپ اِمٲرجَن یِم ہَسا یِم اوٗبَر تہٕ وے کَمپٔنیٖز چھِ تِمنٕے ہٕنٛدِ رولہٕ سٟتۍ تَتھ منٛز ہَسا چھِ یِوان آرٹِفیشل اِنٹِلیٖجَنس چھِ یِوان تَتھ منٛز میشیٖن لٔرنِنٛگ چھِ یِوان تَتھ منٛز یِم ہَسا چھِ یِوان ڈیٹا سیگمینٹ ہَسا چھِ یِوان گوٚو اَمے سٟتۍ ہَسا گَژھِ یہِ کوٗتاہ زٕتووُہ پٔرسنٛٹ موٗ آن ہَسا گَژھِ یہِ برٛوٗنٹھ کُن پَکہِ یہِ یہِ ہَسا یہِ اِنٛکرٛیٖز اَمہِ سٟتۍ زٕتووُہ پٔرسنٛٹ بیٚیہِ ہَسا چھِ اَکھ چیٖز یِم ہَسا یِم ٹؠکنالجی جاب مارکؠٹ چھِ تِم تہِ ہَسا چھِ اَتھ منٛز ییٚلہِ سٲنِس ہنٛدوستانس منٛز وار وار وار وار ہؠوان بَڈُن اِمپرٛوٗ ہؠوان گَژھُن اَتھ منٛز ہَسا اوس بیٚیہِ ہَسا اَتھ منٛز تہِ ہَسا ہؠژٕن گرٛوتھ یِنۍ گَژھٕنۍ یِم ہَسا چھِ ہایِٔر کَران ہایِٔر کَران یِمَن لوٗکَن ووٗکَن خلقن وَلقَن ہَسا چھِ یِمن بیروزگار نَوجَوان چھِ تِمَن ہَسا چھِ یِم ہایِٔر کَران بیٚیہِ تہِ چھِ اَتھ منٛز باقٕے کیٚنٛہہ کَمپٔنی اَدَر سٮ۪کٹٲرٕس تہِ چھِ اَتھ منٛز اَگرے یہِ ہَسا نِمو أسۍ گۄڈنؠتھٕے امہِ ٹؠکنالجی سؠکٹر وَرٲے باقٕے کانٛہہ سؠکٹر چھِ نِمو ٲسۍ تَتھ منٛز ہَسا چھِ یِوان ہیلَتھ کِیٔر سؠکٹر ہَسا چھِ یِوان اینٛڈ بیٚیہِ ہَسا چھِ یِوان بیٛاکھ اَکھ اَتھ منٛز بی پی او تِم تہِ ہَسا چھِ دۅہ کھۄتہٕ دۄہ ہاوان اَپ وٲرٕڈ ٹرٛینٛڈ ہَسا چھِ تِم ہاوان گوٚو تِم تہِ ہَسا چھِ دۄہ کھۄتہٕ دۄہ ہایِٔر لاگان کَرٕنۍ یِم کینڈِڈیٹس پٮ۪وان تِم تہِ دۅہ دۄہ کھۄتہٕ کَران تِم ہایِٔر زیادٕ زیادٕ کینڈِڈیٹس تِکیٛازِ یِم کینڈِڈیٹ ہَسا گٔژھۍ گَژھٕنۍ اؠڈجؠسٹ یِمَن مارکؠٹن منٛز تِکیٛازِ تِم ہَسا بَنایَن پَنُن روزگار کَرَن تِم اَصٕل پٲٹھۍ حٲصِل